ہیٚلو وعلیکُم اسلام آ ٹھیٖک حظ تُہۍ چھِو حظ ٹھیٖک اہن حظ کَر حظ ترٛوومُت اوسوٕ اچھا فِفٹیٖن کَمہِ کَلرُک

ٹھیٖک ڈِزایِن وِزایِن ما چھُ ترٛاوُن کیٛنٛہہ اچھا ٹھیٖک گوٚو یہِ چھُ ڈِزاینَر وِیَر سُوان آ اصٕل بَنہِ ییٚلہِ اَسہِ نِش ترٛٲوِو تُہۍ تہٕ ییٚلے اصلٕے اصٕل بَنہِ اچھا حظ کیٚنٛہہ چھُنہٕ جَلدی دِمو اچھا تیٛوٗت جَلدی گَژھِ نہٕ کیٚنٛہہ زٕ ژور دۅہ لَگن تہِ حظ چھِ پوٛز کَتھ باقین ہٕنٛز کٲم تہِ چھِ رٔٹمٕژ تِمن کیٛاہ چھِ تِمن تہِ چھِ دِنۍ آ گَژھیٚس حظ وَلہٕ کیٚنٛہہ چھُ نہٕ تُہۍ أنۍزیٚو اتھ حظ چھِ ہیٚوان ساس رۅپیہِ تہٕ تُہٕنٛدِ موٗجوٗب ہیٚمو ٲٹھ شیٚتھ تۅہہِ چھُ پتاہ اَز چھُ درٛۅجر بازرس آ تَمہِ سۭتۍ ٲس سِلٲے تہِ تیٖز چانہِ موٗجوٗب حظ کَرو ساڑ ستھ ہتھ شےٚ ہتھ نا حظ کیٚنٛہہ تہٕ ساڑ شےٚ ہتھ کَرٕہوس وُچھ اَتہِ کیٛاہ چھُ یِوان از اَتہِ نَے چھُ بازرس کِہیٖنٛی یِوان پنہٕ گوٹٕے چھُ از دَہن رۄپین وۅنۍ حظ تھٲوِزیٚو تُہۍ ساڑ شےٚ ہتھ یاد تہٕ تیٛلہِ أنۍزیٚو چلو چلو ٹھیٖک حظ چھُ